گۄڈنیُکُے تٲریٖخ یُس زن مےٚ یاد چھُ سُہ گوٚو نَو جُلاے زٕ ساس تہٕ ترٛووُہ تَمہِ دۄہ گٔے کٲم زِ تَمہِ دۄہ اوس مےٚ بٔہمہِ جمٲژ سُنٛد یُس زَن نتٲیج ٲسۍ تم درٛاے تہِ بَڑٕ مسّرت تہٕ خوشی گٔے مےٚ زِ بہٕ گووس جان نمبرو سۭتۍ پاس تہِ سُہ دۄہ چھُ مےٚ یادگار میانہِ زِندگی منٛز تہِ امہِ علاوٕ اوس امہِ علاوٕ گوٚو دَہ جَنؤری ییٚمہِ دۄہ زَن بہٕ زامٕت چھُس تولُد چھُ سپُدمُت سُہ دہ تہِ چھُ مےٚ یادگار یُس زَن چھُ تہِ امہِ علاوٕ چھُ بٛیاکھ دۄہ یُس زَن چھُ سُہ گوٚو پانٛژھ جوٗن امہِ دۄہ ٲس یُس زَن مےٚ اَکھ بَرادر چھُ تٔمِس ٲس خانہٕ آبٲدی تہٕ سُہ دۄہ تہِ چھُ مےٚ بَڑٕ یاد تَمہِ دۄہ اوس آو اَسہِ سٮ۪ٹھاہ زیادٕ مَزٕ تہِ سُہ دۄہ تہِ چھُ مےٚ یاد تہٕ امہِ علاوٕ چھُ بیٛاکھ دۄہ سُہ گوٚو زِ ییٚمہِ دۄہ امہِ علاوٕ چھُ بیٛاکھ دۄہ کُنوُہ اَگست امہِ دۄہ بریو مےٚ کالجہِ فیٖس تہٕ مگر سُہ گوٚو ڈَبل پیمٮ۪نٛٹ تہٕ سۄ پیمٮ۪نٛٹ آے نہٕ وٕنہِ واپَس کینٛہہ سُہ دۄہ تہِ چھُ مےٚ بَڑٕ یاد امہِ علاوٕ چھُ بیاکھ دۄہ سُہ گوٚو پانٛژھ سٮ۪پٹمبَر امہِ دۄہ اوس اَسہِ سکوٗلَس منٛز اُستادَن ہُنٛد دۄہ تہِ امہِ دۄہ کوٚر اَسہِ پٔرفارم تَتھ دۄہَس پٮ۪ٹھ تہِ سُہ دۄہ تہِ چھُ مےٚ بَڑٕ بخوٗبی سان یاد تہِ یِم چھِ پانٛژھ تٲریٖخ یِم زَن مےٚ یاد چھِ